یۄس کَشمیٖری زَبان چھےٚ یہِ چھےٚ مےٚ مَدر لینٛگویج مَدر ٹنگ لینٛگویج بہٕ چھُس زامُت کٔشیٖر منٛز ییٚلہِ بَچہٕ زیوان چھِ أمِس چھِ بَچپَن پٮ۪ٹھٕے کٲشِر زَبان ہٮ۪چھناوان اَگر گرَس منٛز أکِس پَنٕنہِ فیملی منٛز پَنٕنِس گرَس منٛز ییٚلہِ کٲشُر کَتھ باتھ آسہِ چَلان أمِس چھِ بَچَس وارٕ وارٕ ہٮ۪چھناوان مےٚ تہِ چھِ تِتھٕے کَنۍ کٲشِر زَبان ہٮ۪چھمٕژ یِتھٕے پٲٹھۍ مطلب پانٛژھ شیٚے وُہر اوس مےٚ لوگ پانٕے کٲشُر کرُن کیازِ ییٚلہِ أسۍ پَنٕنۍ مٲلِس ماجہِ کٲشُر گرَس منٛز اوس تیٚلے چھُ گژھان سُے کَلچر سُے پَنُن کَشمیٖری زَبان پرموٹ گژھان اَمے سۭتۍ ییٚلہِ گرَس منٛز کٲشُر زَبان مٲلِس ماجہِ اوس تَگان تیٚلہِ چھُ بَچَس تَگان اَگر مٲلِس ماجہِ اُردوٗ آسہِ ہا تَگان بَچہٕ تہِ کرِ ہا اُردوٗ کیازِ یہِ چھُ گَرس پٮ۪ٹھ ڈِپینڈ اَگر گرَس منٛز یُتھ ماحول آسہِ مٲلِس ماجہِ تِتھُے چھُ بَچَس تہِ میلان تَمے حِسابہٕ چھُ اَگر أسۍ وُچھو أسۍ چھِ کٲشِر زَبان ہٮ۪چھان پَنٕنہِ بَچپَن پٮ۪ٹھ یعنی زیوان چھِ اَسہِ چھِ گژھان ماجہِ ہِنٛدۍ زیٚیہِ سۭتۍ ماجہِ ہِنٛدۍ زیٚیہِ سۭتۍ یا گرَس منٛز یُس تہِ آسہِ یُس رَچھان چھُ تٔمۍ سٔنٛدۍ زیٚیہِ سۭتۍ چھِ اَسہِ تہِ زیٚو کٲشِر بَنان پَتہٕ چھِ أسۍ کٲشُر ہٮ۪چھان آ بیاکھ سَوال چھُ مطلب تَتھ چھِ ایٚکٕسپیرینٕس چھُ روزان اَتھ لینٛگوج سٲنۍ ایٚکٕسپیرینٕس چھِ یِہے روزان کہِ دۄہ کھۄتہٕ دۄہ چھُ یۄس یہِ کٲشِر زَبان چھِ یہِ چھِ گژھان دۄہ کھۄتہٕ دۄہ خَتٕم کیازِ کہِ اَتھ چھُ یِوان ویلیو وۄنۍ واریاہ کَم دِنہٕ ؤنکیٚن کِس ٹایمَس منٛز اَگر أسۍ وُچھو ہَر کُنہِ جایہِ چھِ اُردُوَس منٛز کتھ یِوان کَتھ کرنہٕ اَگر أسۍ اِنگلِشٕچ کَتھ کَرو اُردُو پٲٹھۍ چھُ یِوان ہَر کُنہِ جایہِ کَتھ کرنہٕ کیازِ کہِ تَتہِ چھُ یِوان نِچ نَظرِ وُچھنہٕ وۄنۍ کٲشُر زَبان کَرن وٲلِس یا کٲشُر کَتھ کَرن وٲلِس سۭتۍ تَمہِ حِسابہٕ اَگر أسۍ وُچھو یِم چیٖزَو سۭتۍ چھِ واریاہ اَثر پیٚوان بیٚیہِ پَزَن نہٕ اَسہِ یِم چیٖز کَرٕنۍ کیٚنٛہہ مطلب اَگر أسۍ کیاہ چھِ اتھ وَنان بیٚیِس سۭتۍ کَتھ کَرو پتہٕ کَرو اُردوٗ پٲٹھۍ یہِ چھُ اَسہِ پَنٕنۍ پرابلِم گژھان کہِ أسۍ چھِ پَنُن کَلچر مٔشراوان اَسہِ پَزِ نہٕ پَنُن کَلچر مٔشراوُن کیٚنٛہہ اَسہِ پَزِ پَنُن کَلچر زِنٛدٕ تھاوُن ییٚمہِ سۭتۍ سون سُہ کَلچر زِندٕ روزِ بیاکھ تہِ گژھِ خۄش نہ ییٚتہِ چھِ پیٚو پَنُن کَلچر اَتھ پٮ۪ٹھ گژھِ گورمیٚنٹَس اکھ سِٹیپ نیُن کہِ مطلب کٲشُر گژھِ پرموٹ یُن کرنہٕ یا یہِ زَبان چھِ پَنٕنۍ اَسہِ خوٗبصوٗرتی پَنُن شعوٗر چھُ اَسہِ یِہے پَنٕنۍ لینٛگویج کٲشِر لینٛگویج مےٚ چھُ کٲشُر زَبانہِ ہُنٛد اَلگٕے اکھ سرمایہِ کہِ ہَر کانٛہہ گژھِ یہِ کَرُن